أسۍ چھِ یی گارمٮ۪نٛٹَس نِس اٮ۪کٕسپٮ۪ک کَران کہِ سُہ کٔرِن اَسہِ ہٮ۪لٕتھ کِیَر ساروی کھۄتہٕ بوٚڑ ساروی کھۄتہٕ اِمپاٹَنٛٹ چیٖز ہٮ۪لٕتھ ہٮ۪لٕتھ کِیرَس منٛز کٔرِن سُہ اَسہِ زیادٕ کھۄتہٕ زیادٕ سپوٹ مطلب یِم غریٖب چھِ تِمَن دِیِنۍ تِم فِرٛی ہٮ۪لٕتھ کِیَر دِیِنۍ تِم تِمَن تِم کٔرِن تِمَن فِرٛی ہٮ۪لٕتھ کِیَر پرٛووایڈ غریٖبَن بیٚیہِ یِم بُزرٕگ چھِ تِمَن تہِ کٔرِن تِم فِرٛی ہٮ۪لٕتھ کِیَر پرٛووایڈ تِہںٛدۍ تِمَن گوٚژھ اَکھ مطلب اَکھ اِ سِکیٖم گٔژھ بَنٕنۍ اُس کے چلتے گٔژھۍ تِمَن مطلب ڈیلی مطلب ڈیلی بیسٕز پٮ۪ٹھ چَکپ چَکَپٕس آسٕنۍ سو دیٹ تِمَن چَلہِ پَتہ کہِ مطلب کانٛہہ پرٛابلِم ما چھِ مطلب یہِ گوٚژھ آفٹَر اٮ۪وری مَنتھٕ یا آفٹَر اٮ۪وری سِکس مَنتھٕس گوٚژھ یہِ گژھُن ایٚمۍ علاو گوٚژھ ٹرٛانسپوٹیشَنَس منٛز تہِ گٔژھ ییٚتہِ واریاہ زیادٕ فَسلِٹیٖز یِنۍ کیٛازِکہِ ییٚتہِ چھِ ٹرٛانسپوٹیشَنٕچ واریاہ زیادٕ کٔمی بیٚیہِ اٮ۪جوکیشَن تہِ ہیٚکہِ بٮ۪ٹَر گٔژھِتھ اٮ۪سپیشلی چھَس بہٕ کَران تِمَن خٲطرٕ کَتھ یِم نہٕ یِم نہٕ زیادٕ ہٮ۪کن دِتھ یِم نہٕ پَنُن زیادٕ مطلب ہٮ۪کَن پونٛسہٕ وونٛسہٕ کینٛہہ دِتھ سُہ چھُ بہٕ چھَس زیادٕ تِہِنٛدِ خٲطرٕ وَنان مطلب گارمٮ۪نٛٹ سکوٗلَن ہِنٛز پَڑٲے گٔژھ زیادٕ کھۄتہٕ زیادٕ بہتر گژھٕنۍ بیٚیہِ گٔژھ تِمَن زیادٕ کھۄتہٕ زیادٕ اَصٕل پٲٹھۍ پَرناوٕنۍ امہِ علاوٕ گٔژھۍ تِمَن مطلب أڈِشنَل اِنفارمیشَن تہِ دِنۍ اَویرنٮ۪س گٔژھ واریاہ زیادٕ آسٕنۍ چاہے سُہ ہٮ۪لتھَس منٛز ٲسِنۍ یا بیٚیہِ کُنہِ چیٖزَس منٛز ٲسِنۍ اَویرنٮ۪س گٔژھ ہرکٲنٛسہِ تام واتنٲوٕنۍ ہرکُنہِ چیٖزٕچ اَویرنٮ۪س صرف اَکہِ پٔٹِکیوٗلَر چیٖزٕچ اَویرنٮ۪س نہٕ کینٛہہ بلکہِ ہرکُنہِ چیٖزٕچ اَویرنٮ۪س گٔژھ بَچَن تام بیٚیہِ سارنی تام واتٕنۍ